یُس پریٚشَر کُکَر چھُ تَتھ منٛز اگر أسۍ کینٛہہ پَنٕنۍ چیٖز رَنان چھِ تمہِ سۭتۍ چھِ سٲنۍ تھوڑا سا تمیُک نیوٗٹِرٛشَن ویلیوٗ کَم گَژھان البتہ سُہ چھُ سون واریاہ وقت بَچاوان یِم أسۍ او یِمَن منٛز کھُلہٕ بانَن منٛز رَنان چھِ تمہِ سۭتۍ چھُ سون یُس کھیٚن چَنُک سامان چھُ آسان تمیُک تیوٗتاہ نیوٗٹرِشن ویلیوٗ خراب کِہیٖنۍ گژھان مگر سُہ چھُ تھوڑا ٹایم کَنزیوٗمِنٛگ آسان